السلام علیکم ورحمۃ اللہ وبرکاتُہُ اسہِ حض تُہۍ چھوا فلپ کارٹ سری نگرٕ پیٚٹھ اَسہِ حض کرے آڈر بوٗٹھ نایکی یُک ییٚلہِ یور پروڈکٹ ووت مےٚ نہٕ حض باسیو نہٕ یہِ ٹھیٖک کیٚنٛہہ بیٚیہِ باسیٚو مےٚ یہِ چھُ فیک بہٕ چھُس وَنان تۄہہِ تُہۍ ہیٚکِو یہِ واپَس دِتھ تُہۍ چھِو غلط پروڈکٹ تھاوان مےٚ چھُ یہَے بہٕ چھُ پیاران مےٚ دیٖتو یہِ پروڈکٹ واپس بیٚیہِ چھِو تھاوان یِم غلط غلط چیٖز اَتھ منٛز وۄنۍ کوٗتاہ ٹایم لگہِ مےٚ اَتھ مےٚ اوس یہِ واپَس رِفنٛڈ کَرُن تۄہہِ گٔیوٕ لگ بگ تۄہہِ کَریاو اَمہِ برونٹھ تہِ مےٚ کال تۄہہِ کٔروٕ نہٕ کال رسیٖو کیٚنٛہہ وۄنۍ چھُس بہٕ تۄہہِ أپیٖل کَران تُہۍ دِیِو مےٚ اَمیٚکۍ پونٛسہٕ واپَس یِم مےٚ اتھ ایٚکونٛٹس بٔرمٕتۍ چھِ تُہۍ کٔرو یِم واپَس رِفنٛڈ اَگر نہٕ کٔرو تۄہہِ یی کاروٲیی کَرنہٕ اَتھ پٮ۪ٹھ تھاوان چھِو تُہۍ فرو پروڈکٹ تھاوان اَتھ فلپ کارٹس پٮ۪ٹھ مےٚ چھُ تۄہہِ اپیٖل کَران تُہۍ دِیو واپَس مےٚ یِم پونٛسہٕ یُس مےٚ یہِ آرڈر اوس کورمُت